برٛونٛٹھ ٲسۍ آسان اسہِ اوس آسان مُہُل تہٕ بیٚیہِ اوس آسَن اسہِ کَنٛز تتھ تتھ کَنٛزَس مَنٛز ٲسۍ أسۍ پتہٕ أسۍ مَرژٕوانٛگن ترٛاوان تہٕ تَمہِ مُہلہِ سۭتۍ ٲسۍ پَتہٕ ژیٹھ دِوان تہٕ تَمہِ سۭتۍ کیٛاہ اوس گَژھان تَمہِ سۭتۍ اوس ٲسۍ پَتہٕ مَرژٕوانٛگن کَڈان تہٕ پتہٕ ٲسۍ تِم مَرژٕوانٛگن شُپِس مَنٛز کَڈان تہٕ ژھَٹان ٲسۍ ٲں کَڈان ٲسۍ تِمن ژھَٹ أسۍ تہٕ بہٕ ٲں تھاوان ٲسۍ پتہٕ تِم أسۍ ٹیٚکرِ مَنٛز تِم مَرژٕ یم صاف مَرژٕوانٛگن ٲسۍ نیران اسہِ برٛونٛہہ ٲسۍ تَمہِ سۭتۍ کیٛاہ اوس تَمہِ ٲں مُہلہِ تہٕ کَنزٕ سۭتۍ گَژھان ییٚلہِ تتہِ تَمہِ مُہلہِ سۭتۍ ٲسۍ تتھ مَرژٕوانٛگن ژیٹھ دِوان تَمہِ سۭتۍ ٲس ایٚگزرسایز اسہِ گَژھان سانہ نَڑٕ آسہٕ واریاہ زیادٕ سٹرانٛگ روزان تِم آسہٕ اصٕل باڈی ٲسۍ اصٕل پٲٹھۍ فَنٛکشَن کران یہِ آز جِم سیٚنٹرن مَنٛز کران چھِ برٛونٛٹھ ٲسۍ تِم أسۍ ایز مُہلِس مَنٛز ٲسۍ تِم یوٗز کران تِکیٛازِ تَمہِ مُہلہِ سۭتۍ ٲسۍ أسۍ تِمن مَرژٕوانٛگنَن دِوان ژیٹھ تہٕ تَمہِ سۭتۍ ییٚلہِ اکھ تھکان اوس تہٕ پَتہٕ اوس بیٛاکھ سۄ یوٖز کَران